اگر بہٕ کتھ کرٕ پننہِ علاقٕچ ییٚتہِ چھِ واریاہ زیادٕ اصٕلۍ پٕلیر مگر سہوٗلیات نہ آسنٕکۍ وجہ سۭتۍ چھِنہٕ تٔمۍ برٛونٛٹھ کُن ہٮ۪کان یِتھ کینٛہہ مگر أمۍ باوجُدُ باوجوٗد تہِ چھِ ییٚتہِ واریاہ تِم پٕلیر یِم زن واریاہ زیادٕ مشہوٗر چھِ یِمن منٛز ساروٕے کھۄتہٕ گۄڈٕ چھِ یِوان پرویز رسوٗل پرویز رسوٗلن چھُ ہندوستان کرکٹ ٹیٖم خٲطرٕ تہِ گِنٛدٕمُت یہِ چھُ اکھ سُپنر یہِ چھُ واریاہ زیادٕ اصل بال ترٛاوان یہِ چھُ واریاہ زیادٕ مشہوٗر پٕلیر کٔشیٖرِ ہُنٛد بیٚیہِ چھُ سٲنِس علاقس منٛز اکھ پٕلیر واریاہ زیادٕ مشہوٗر ہتاکہِ سُہ چھُنہٕ انٹرنیشنل لیولہِ پٮ۪ٹھ گِنٛدان کینٛہہ البتہ سُہ چھُ واریاہ زیادٕ مشہوٗر تٔمِس چھُ ناو عادل سُہ چھُ واریاہ زیادٕ خطرناک بیٹنٛگ کران ییٚتہِ چھُ سُہ یِوان سٲنس علاقس منٛز عادل دادا ناوٕ سۭتۍ زاننہٕ یُس زن واریاہ زیادٕ اصل چھُ گِنٛدان أمو ورٲے تہِ چھِ ییٚتہِ واریاہ زیادٕ پٕلیر تٔم یِم زنہٕ واریاہ زیادٕ اصٕل چھِ گِنٛدان مگر ہٮ۪کان چھِنہٕ تِم برٛونٛٹھ کُن یِتھ کینٛہہ یتھ منٛز زن کینٛہہ ناو چھِ یِوان عادل کاژروٗ عامر مقبوٗل وغیرہ وغیرہ